اَلسَلامُ علیکُم تُہۍ چھُو حظ ایٚس ایٚن ڈی سومو سٹینٛڈ اَنَنت ناگ پٮ۪ٹھ اسہِ ہَسا ٲس تۄہہِ سۭتۍ ییٚتھ زٕمنَس مَنٛز کتھ کَرٕنۍ کہِ مےٚ تہٕ میٛانیٛو فرٛنٛڈسو ہَسا چھُ بنومُت اَکھ پٕلان روڈ ٹٕرٛپُک تَوٕ موجوب ہَسا ٲس اسہِ اکھ کار تۄہنٛدِ سٹینٛڈ مَنٛز ضروٗرت ٲں ریٚنٹَس پٮ۪ٹھ اسہِ ہَسا چھُ گَژھُن دٔہَن دۄہَن خٲطرٕ لَداخ تہٕ تتھ زِمنَس مَنٛز اوس مےٚ تۄہہِ یہِ ضروٗر پٕرٛژھُن کہِ تُہۍ ؤنِو اسہِ یہِ کہِ اسہِ کۭژاہ کراے پیٚیہِ پٔر کلومیٖٹر اور تام